وعلیکُم السلام شکر خۄدایَس کُن تُہۍ چھُو ٹھیٖک ہے ٹھیٖک دُعا دُعا شکر خۄدایَس کُن آچھا یہِ تہٕ ٲں تہٕ یہِ یُس تۄہہِ یہِ چھُو نا یہِ یہِ تۄہہِ آسوٕ یہِ أسۍ چھِ نا ہول سیٚلَر یہِ تُہۍ چھُو نا یہِ ٲں تُہۍ چھُو نا ایٚوَلیبٕل تھاوٲنی چیٖز وقتَس پٮ۪ٹھ بیٚیہِ چھُو توہہِ کیٚتھانۍ ریٹ کھاجمٕژ ہے باقٕے باقٕے ہول سیٚلَر چھِ اَکھ ریٹ وَنان ژٕ چھُکھ وَنان اَکھ ریٹ ہے مےٚ کوٚر نا أکِس دۄن جایَن معلوٗم تُہۍ چھُو ژٕ چھُکھ تِم چھِ وَنان اَکھ ریٹ ژٕ چھُکھ وَنان اَکھ ریٹ بیٚیہِ چھُے نہٕ ژےٚ آسان ایٚوَلیبٕل چیٖز کِہیٖنۍ منٛزٕ یِم چیٖز ضروٗرت چھِ آسان تِم چھی نہٕ ژےٚ ایٚوَلیبٕل آسان کِہیٖنۍ پتہٕ چھُ پیٚوان باقٕیَس نِش گژھُن

اۭں ژےٚ چھی ژےٚ چھی مان ژٕ تُہۍ تھٲیو چیٖز ایٚوَلیبٕل تہٕ أسۍ آسو کۄنٹِنِو ژےٚ نِشی مال تُلان اسہِ ما پیٚے بیٚکہِ باقِیَن نِش گژھُن نَہ باقِیَن نِش کٔر باقِیَن ہول سیلٕرَن کٔر مےٚ تیٖلٕچ نٔو یہِ ریٹ معلوٗم تِم چھِ وَنان اَکھ تہٕ ژٕ چھُکھ وَنان ژٕ چھُکھ دِوان اسہِ اَکہِ ریٹہٕ تَمہِ موجوٗب کَرے مےٚ فون تہٕ یہِ تہٕ یَتھ کیٛاہ گوٚمُت یہِ اَکھ وَنان اَکھ ریٹ ژٕ چھُکھ وَنان بیٛاکھ ریٹ یا چھِ یا یا چھِ تِم کٕنان سستہٕ نَہ تہٕ چھُکھ ژٕ کٕنان درٛوٚگ یہِ چھِ نا پانہٕ چھِ نا وُچھان أکہِ بہٕ چھُس بہٕ چھُس دُکاندار بہٕ چھُس نا اَنان باقِیَن نِش تہٕ مال تِم تہِ ییٚمہِ ساتہٕ نہٕ ژےٚ ایٚوَلیبٕل چھُے آسان بہٕ چھُس آنان بیٚیِس نِش ٹھیٖک باقٕے چھی کٕنان اَمہِ کھۄتہٕ سستہٕ بیٚیہِ ٹھیٖک یا گوٚژھوٕ تۄہہِ آیٹَم آسٕنۍ سٲری ایٚوَلیبٕل آ آیٹَم اَگر تھٲیُو تہِ تیٚلہِ آسوٚو أسۍ مال تُلان تۄہے نِش باقِیَن نِش پیٚیہِ نہٕ اسہِ گژھنُک ضروٗرت کیٚنٛہہ چھُ نا ٹھیٖک نَہ حظ نَہ ییٚمے موجوٗب کَرے مےٚ فون تہٕ وۄنۍ تھٲیزیٛو کَا یِم زٕ تہِ آسِزیٛو وۄنۍ ایٚوَلیبٕل ہر کانٛہہ چیٖز اسہِ یُس تہِ آیٹَم تہِ پیٚیہِ ضروٗرت تہٕ سُہ آ سُہ آیٹَم أکہِ یہِ تھٲیزیٛو تُہۍ ایٚوَلیبٕل سُہ گوٚژھوٕ تۄہہِ ایٚوَلیبٕل آسُن أسۍ چھِ نا یہِ آز چھُ تیٖل چھُ اوٹ چھُ کوٚش چھُ یِمٔے واریاہ چیٖز چھِ یِم کِریانہٕ دُکانَس منٛز چھِ لَگان تُہۍ چھُو دالہٕ والہٕ کٕنان یِم دالہٕ والہٕ چھُو کٕنان ایٚوَلیبٕل ایٚوَلیبٕل چھا وُنٛکیٚن آچھا ٹھیٖک اوا بہٕ بَناو وۄنۍ لِسٹہٕ تہٕ آیٹَم گٔژھۍ آسٕنۍ سٲری ایٚوَلیبٕل ٹھیٖک حظ چھُ چلو بِہیٛو خۄدایَس حوالہٕ وعلیکُم السلام